آ اسلام علیکُم وعلیکُم سَلام ویکار صٲب چھِو حظ آ بہٕ حظ چھُس یِتھٕ پٲٹھۍ اِمران صٲب ڈِسٹِرٛبوٗٹر حظ مےٚ بوٗز تۄہہِ چھُو باغ واغ کیٛاہتھامَتھ تُہۍ چھُو آسان مارکیٹَس منٛز وَسانٕے دَوا وَوا باپَتھ تہٕ اَسہِ چھِ باغَن واغن کُلٮ۪ن وُلٮ۪ن خٲطرٕ سبزی وبزی خٲطرٕ آ بہٕ چھُس ڈِسٹرک دَوا حظ بَ دَوا حظ بَنہِ دَوا بَنہِ اَہَن حظ آ آ اَسہِ اوس سُہ ییٚتہِ چھِ ایی کالٹی تَتھ چھِ وَنان أسۍ زاہرل زاہرل دِمہو اَچھا پَستوٗ آ سُہ تہِ سُہ تہِ بَنہِ سُہ تہِ بَنہِ ریٹ آ اَز بَنہِ لگ بھگ سُہ سُہ بَنہِ پانٛژھ ساڑ پانٛژھ ہَتھ تامَتھ بَنہِ سُہ لیٖٹَر ہے آ آرجِ آ آرجِنَل آرجِنَل ہے یہِ تہِ حظ بَنہِ یہِ تہِ بَنہِ یہِ تَمام دوا بَنَن ژےٚ چھُ حظ پَتہٕ یُس یہِ گگر دَوا سون چھُنہٕ حظ یہِ چھُے گژھان سَنفیٖس بِسکوٗٹ ڈبہٕ چھِ پٮ۪وان اَنٕنۍ آ یِم چھِ پٮ۪وان پھُٹرٲوِتھ پیٖسِتھ پَتہٕ اَتھ سۭتۍ رَلاوٕنۍ پَتہٕ بَناونہِ پوٗرِ پَتہٕ ترٛاوٕنۍ یِمَن ییٚتٮ۪س ییٚتٮ۪س تہِ کُجہِ لوٚگمُت چھُ یا زٔمیٖنَس کُنہِ جایہِ گَگُر لوٚگمُت چھِ یا بیٚد چھُ لوٚگمُت یِم چھِ یِم چھِ ترٛاوٕنۍ یِمنٕے جایَن پَتہٕ چھُکھ دیُن لورِ سۭتۍ أنٛدَر کُن تھوڑا یُتھ أنٛدرٕے نیرِ سُہ ہیٚیہِ ہے مُشُک سُہ کھیٚے پھَلَس منٛز چھُنہٕ حظ یہِ چھُ آسان واریاہ یہِ گَژھِ آسُن کَمے یہِ گَژھِ مَرُن یہِ چھُ یہِ چھُ واریاہ ہیٚوِی دَوا اَہن حظ آ کۄکر فی تَمہِ خٲطرٕ تہِ دِمِمو أسۍ تۄہہِ نِیٛوٗ وان خۄشِک نِیٛوٗوان سُہ تہِ یِیہِ ترٛاونہٕ

ہے ژٕ حظ دِمو ژٕ حظ دِمو أسۍ سُہ یہِ لیٖٹر ساڑ ژور ہَتھ رۄپیہِ سٔروہُکھ دِمہوے آ آ سُہ تہِ حظ بَنہِ باہ شَتھ باہ شَتھ پنٛژاہ گَژھان سُہ اَز ریٹ آ باہ شتھ پَنژاہ تَتھ اَز ریٹ آ اَز چھُ کھوٚتمُت تَتھ آ تُہۍ ؤنِو اَکھ نمبر دَوا تُہۍ گٔژھِو باقیَن باقیَن فارمَرَن تہِ وَنُن اَسہِ